اَسلام علیکُم وعلیکُم اسَلام ٹھیٖک پٲٹھۍ چھِو حظ اَچھا تُہۍ چھِو سیرِ ضوٚرتھ یہِ کۄس مطلب کولٹی کُس مٹیٖریَل مطلب کَمہِ ٹایپٕچ سیرِ گژھنو تۄہہِ اَسہِ حظ چھِ ییٚتہِ وٕنکیس اٮ۪وٮ۪لیبل ترے ترے برینڈ چھِ اَسہِ اٮ۪ویلیبل اَتھ منٛز چھُ یِوان ٹرِپل سِکِس اکھ چھُ یِوان بیاکھ چھُ یِوان ٹرِپل سٮ۪وَن بیٚیہِ چھُ سی وَن سِکِس اے تُہۍ وٕچھِو وۄنۍ تۄہہِ کُس اکھ برانڈ گژھِ ضوٚرتھ مطلب کُس چھُو تۄہہِ باسان یُس تۄہہِ بَکار ییٖوٕ یہِ حظ چھُ اَسہِ آ یہِ چھُ مطلب تُہۍ ؤنِو تُہۍ کَتٮ۪تھ چھُو اَسہِ کَتٮ۪تھ اَگر سیرِ چھُو ضوٚرتھ اَسہِ کَتٮ۪تھ یِم تراونہِ ڈِسٹنس کیاہ چھُ تۄہہِ چھِ یِم بڈگام پٮ۪ٹھ تُلنہِ یِم واتنو مطلب بڈگام پٮ۪ٹھ چھِ اَسہِ یہِ کِلم چھِ اَسہِ بڈگامہِ تہٕ تَتہِ پٮ۪ٹھ کوٚت چھِ تراونہِ سیٖر کٔژ گاڈِ چھَو تۄہہِ ضوٚرتھ پانٛژھ پانٛژھ گاڈِ اَچھا کٔژ مطلب اکھ نَمبر سیٖر گٔژھوٕ تۄہہِ آسٕنۍ ریٹ تہِ گژھِ اَتھ علاوے سیٖر آسہِ اَصٕل مگر ریٹ گژھِ اَگر تُہۍ پتہٕ وٕچھِو تہٕ باقین آ سی وَن سِکِس اے

یہِ حظ پیٚیَو تۄہہِ کَم سے کَم دوٚیہِ تٔرہ ساس رۄپیہِ کَم سے کَم اکھ گٲڈۍ دوٚیہِ تٔرہ ساس یہِ چھُ وۄنۍ ڈِپٮ۪نڈ گژھان مطلب گٲڈۍ کۄس تراوس أسۍ تراووٕ ٹِپرَن منٛز یِم تۄہہِ گژھوٕ ٹِپرٕ حِسابَے اَہن حظ آ ترے ساس سیرِ بَنٕنو تۄہہِ اَگر تۄہہِ پانژٛھ گاڈِ آسن ضوٚرَتھ تہٕ گوٚو پٔر گاڈِ منٛز آسنو ترے ساس سیرِ تۄہہِ بیٚیہِ آسن اکھ نَمبر سیٖر پَریشٲنی ہنز نہٕ ضوٚرتھ کِہیٖنۍ مطلب تُہۍ کٔرِو پَتہٕ یہِ کَمپِیر وٕچھِو تُہۍ باقین سیرَن سۭتۍ تۄہہِ آسوٕ اکھ نَمبر سیٖر برابر مال آسہِ صاف وۄنۍ چھِو تُہۍ وَنان پاںژھ گاڈِ چھِو ضوٚرتھ تہٕ أسۍ ہٮ۪کَو اَتھ منٛز لگ بگ تۄہہِ رۄپیہِ ساس کھنڈ ہٮ۪کَو ترٲوِتھ اورٕ یور بیٚیہِ کۭتٮ۪ن ٹایمَن منٛز چھو تۄہہِ یہِ ضوٚرتھ اَگرٕے دۄہ زٕ عَلاوٕ گژھَن سیٖر آسہِ مَگر اَصٕل سُہ حظ تُلو أسۍ مَگر تُہۍ ؤنِو اَگر تُہۍ وَنان چھِو مطلب یہِ کوٗتاہ دوٗر چھُ اَتہِ پٮ۪ٹھ گژھان لَگ بگ سیٖر مَٹن ووٚنوٕ تۄہہِ کٔژ کِلوٗ میٖٹر ؤنۍوٕ تۄہہِ اَگر تُہۍ وۄنۍ نَم سیٖر تہِ آسوٕ اَصٕل وۄنۍ چھُو تُہۍ وَنان یہِ تیٚلہِ گژھوٕ تۄہہِ مطلب أسۍ رۄپییہِ ساس تام وَنیاوُ تۄہہِ مَگر مےٚ باسان پانژھ شےٚ ہَتھ تام ہٮ۪کَو أسۍ ڈِسکاوُنٹ کٔرِتھ بَس تمہِ علاوٕ نہٕ کِہِنۍ مَگر سیٖر آسوٕاَصٕل تُہۍ وٕچھِو وۄنۍ کیاہ چھُو تۄہہِ حِساب یِوان پانژھ گٲڈۍ سیرِ ژورَن دۄہَن منٛز ووٚنوٕ حظ تۄہہِ اَتھ لگَن مَگر دۄہ زٕ علاوَے تیٚلہِ کروٕ اَتھ پٮ۪ٹھ ڈَن أسۍ اَدٕ حظ بہٕ حظ لیکھٕ تیٚلہِ تُہُنز ڈیٖٹیلز تہٕ ٹھیٖک حظ چھُ اَدٕ حظ اَسلام علیکُم